وعلیکُم السلام ٹھیکٕے چھُو حظ گیٚوَن وٲلۍ چھُو حظ آدٕ سا مےٚ حظ اوس مےٚ چھِ پگاہ خانٛدَر حظ تہٕ مےٚ اوس مےٚٲسۍ نَفر زٕ ژور پانٛژھ ضرورت وۄنۍ تہٕ مےٚ ٲسۍ نعت وات گیٚیو تُہۍ بیٚیہِ گیٚیو کیٚنٛہہ کَوالی وَوالی حظ ٹھیٖک چھُنہٕ حظ زٕ ترٛےٚ دۄہ اَکھ زٕ دۄہ حظ چھِ اَدٕ حظ اَدٕ حظ بِہیٖو اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھِ نہٕ حظ شامَس دعوتَس پٮ۪ٹھ چھِ شامسٕے حظ یُن پَتہٕ کَرو تٔتی حظ یہِ آدٕ حظ آدٕ حظ ٹھیٖک حظ چھِ